ہیٚلو وعلیکُم سَلام ہیٚلو تُہۍ چھِو حظ یہِ کیٛاہ چھِ اَتھ وَنان ماز ماز دَگَن وٲلۍ آ تٔمیٖر احمد ڈار صٲب چھُو حظ آ أسۍ حظ چھِ اَختر حُسین حظ اَسہِ حظ چھِ واریاہ تیٖرۍ حظ چھِ اَسہِ واریاہ حظ اَگرے نہَ حظ تیٖرٮ۪س ہَتھ ڈۅڈ ہَتھ لگ بگ أسۍ چھِ کٕنان ہُتھٕ پٲٹھۍ تہِ تہٕ اگر اَسہِ بَرابری گولَس منٛز تہِ آیہِ یِتھٕ پٲٹھۍ تہِ چھِ أسۍ کٕنان تہٕ ہُتھٕ پٲٹھۍ تہِ چھِ أسۍ کٕنان توٗلِتھ تہِ کِلوٗ کیٛاہ سا چھِ گژھان کیٛاہ چھِ اَتھ وَنان زٕ ہَتھ شیٖتھ تہِ چھِ گژھان ترٛےٚ ہَتھ ترٛےٚ ہَتھ وُہ تانۍ تہِ چھُ گژھان دَہ رۄپیہِ کِلوٗوَس سُے چھُ گژھان کَمٕے پَہمتھ سُے چھُ گژھان کَمٕے آ نوٗن چہِ ترٛےٚ ہَتھ دَہ رۄپیہِ تُہۍ وُچھِو مال تُہۍ وُچھِو مال مال چھُ زَبردَست کیٛاہ چھِ اَتھ وَنان تَتھ چھُس بہٕ آسان زیادٕ کیٚنٛہہ موچہِ ووچہِ چھِنہٕ آسان تَتھ چھُ آسان ڈیٚوم ویمب زیادٕ سُہ چھُ ماز نیران زَبردست اَچھ اَچھا اَچھا سواد ہَتھس ہا زٕ ہتھ تہٕ ستتھس پٮ۪ٹھ ہَے گژھِ نۄقصانٕے

اَہَن حظ آ چلو وۅنۍ تۄہہِ تۄہہِ سۭتۍ چھِ پرٛٲنۍ برابری تُہٕنٛدِ موٗجوٗب کَرو زٕ ہَتھ تہٕ نَمَتھ وۅنۍ آ یہِ آسہِ مازٕ حِسابہٕ کِنہٕ گول وَزَن پانٛژ تٕرٛہ پانٛژتٕرٛہ پٮ۪ٹھۍ پٮ۪ٹھۍ آسن یِم ٹھیٖک چلو ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک چھُ چا چلو اَچھا اَچھا بیٚہہ رۄبَس حَوال